خبَر یَتھ ایٚپہِ چھا یہِ رِکارڈ گژھان کِنہٕ نہ تہٕ ٲں بہٕ دَباوَے أکہِ یہِ ہیو خبر یَتھ بٹنَس پؠٹھ ما آسہِ یَتھ رِکارڈ تہِ گژھان یِمَن ما روزِ ریٚسٹورَنٛٹ والؠن میون یہِ ایٚڈرَس یاد اسلیے چھس بہٕ وَںان بہٕ کَرٕ یہِ سورٕے رِکارڈ تہٕ بہٕ سوز یہِ یِمَن رِکارڈ کٔرتھٕے تِی چھُ مےٚ باسان بہتر آ أکہِ یہِ دَباوٕ یہِ کھُوٚلو مےٚ ایپ اَتھ منٛز چھُ أکہِ آ رِکارڈٕے چھُ اَتھ منٛز بہٕ کَرَے یِتھٕے رِکارڈ تہٕ بہٕ سُوزَے یِمَن یہِ ٹِھیٖک چھُ أکہِ دَبوو مےٚ یہِ رِکارڈ بَٹَن تہٕ وۄنۍ وُچھو حظ اَہَن حظ ٲں تُہۍ کٔرِو کٲم تُہۍ گٔژِھو اَتھ منٛز کیٛاہ چھِ اَتھ وَنان تُہۍ وٲتِو نا یور ٲں بیٚمِنا موڈَس نِش آ تمہِ پَتہٕ چھُو تۄہہِ نیرُن سیٚودُے یَپٲرۍ کِنۍ لال چوک پؠٹھ چھِ اورٕ گاڑِ یِوان آ آ تۄہہِ چھُو نیرُن سیٚودُے بٕتھہِ وٲتِو تُہۍ بیٚمِنا ڈِگرِی کالجَس نِش ڈِگرِی کالِجہِ پؠٹھ تہِ چھُو تۄہہِ بیٚیہِ سیٚودے پَکُن تُہۍ وٲتِو برونٛتھ کَنۍ وٲتِو تُہۍ تَتِؠن چھُ ژُوتھ یِوان مگر تَتھ چھِ بَٹہٕ ناکَر وَنان تَتؠتھ چھُ بوٚڑ بارٕ اَکھ مال کھُلیومُت تَتھ منٛز چھُ کے ایٚف سِی تہِ تَتہِ چھِ سُہ فَریٚنٛچ بیکرِی مگر نَہ تَتٮ۪ن چھُنہٕ وَسُن کیٚنٛہہ تۄہہِ چھُو بیٚیہِ پَکُن سیٚودُے سیٚودُے وٲتتھ وٲتِو تُہۍ گرٛڈَس نِش گرٛڈَس نِش چھُو تۄہہِ وَسُن دٔچھِنۍ کِنۍ تَتؠن چھِ زٕ وَتہٕ نیران اَکھ چھِ نیران کھوٕرۍ بیٛاکھ چھ نیران دٔچھِنۍ اَگرے تُہۍ کھوٕرۍ نیرو تپٲرۍ کِنۍ چھُنہٕ یُن کیٚنٛہہ سُہ چھُ واتان بَنا وٲیِل سکُولَس نِش مگر تۄہہِ چھُو پھیرُن دٔچِھنۍ کنۍ دٔچھِنۍ کِنۍ ییٚلہِ تُہۍ بۄن ؤسِو تھوڑا سا چھُ بۄن پَکُن اَتہِ چھِ بٕتھہِ کنۍ یِوان بوٚڑ بارٕ تِم بِلڈِنٛگہٕ تِمَن چھِ تَتہِ وَنان کرگِل ہَوُس تَتہِ چھِ لداکھٕکۍ وَداکھٕکۍ روزان تٔتھۍ کَرگِل ہاوسَس سٟتۍ چھِ نیران أنٛدۍ گٔلِی اَکھ تپٲرِی کِنۍ پٔکِو تُہۍ سیٚودے تمہِ گٔلِی کِنۍ مٲنو تُہۍ اَتؠن چھُو نیرُن تُۄہہِ کھوٕرۍ یہِ تمہِ پَتہٕ نیرِو تُہۍ سیٚودُے سیٚودُے سیٚودُے بٕتھِ چھِ یِوان مارکؠٹ تَتھ چھِ أسۍ وَنان جامیا مارکٮ۪ٹ تَتٮ۪ن چھِ أسۍ سبزِی وَبزِی آسان تۄہہِ تَرِ سُہ دُوٗرِ سیٚود سمٕج تَتِؠن چھِ آسان سبزِی وَبزِی کٕنٕنۍ یِمے کۄکَر وۄکَر بیٚیہِ یِم پٕلاسٹِک وٕلاسٹِک چیٖز مگر تَتہِ تمہِ چھُ نیرُن بیٚیہِ سیٚودُے سٹریٹ دٔچھِنۍ دٔچھِنۍ تَتھ چھِ یِوان دٔچھِنِۍ کِنۍ واریاہ گٔلِی مگر توکُن چھُنہٕ اَژن کیٚنٛہہ سیٚودُے چھِ نیرُن بٕتھِ یِیہِ کانٛدُر بیٚیہِ چھِ تَتؠن اَکھ دوا وول تَتٮ۪ن تہِ چھُ سیٚودُے پَکُن پَتہٕ یِیہِ بٕتھِ ژُوت ژُوُتس تہِ چھِ سیٚودُے دٔچھِنۍ کھوُرٕۍ چھُو نہٕ تۄہہِ کُنہِ جایہِ پھیرُن سیٚودُے چھُو تۄہہِ پَکُن سیٛدِ سیٚودُے بٕتھِ وٲتِو تُہۍ مین روڈَس پؠٹھ تَتؠن چھُو ٹرانَسفارمَر تَتؠن چھُ تۄہہِ پھیرُن کھوٕرۍ یُتُھے کھوٕرۍ پھیرِو پَتہٕ مٲنو تُہۍ تۄہہِ آسنو یِمَے میٖٹَر شیٹھ ستتھ پَکٕنۍ تہٕ بَس تُہۍ وٲتِو سٲنِس گیٹَس نِش تٔتِی کٔرزیٚو مےٚ تُہۍ فون وٲتھٕے تہٕ بہٕ وَس پانَے بۄن یا بہٕ سوزَن کانٛہہ تہٕ سُہ رَٹہِ سُہ پارسَل مگر اَتؠن چھُو سُہ اَکھ کِلنِک ڈٔرمس کِلنِک مَطلَب توٚتُے چھُو تۄہہِ واتُن تَتہِ پؠٹھ کٔرزیٚو مےٚ فون تہٕ کیٚنٛہہ چھُنہٕ أسۍ تُلو پانَے